وعلیکُم اسَلام آ آ فَرمٲیِو بٕے حظ چھُس شُکُر رۄبَس کُن ؤنۍ تو اچھا اچھا ٹھیٖک تُہۍ کَتہِ پٮ۪ٹھ چھُ اچھا ٹھیٖک ٹھیٖک ؤنۍ تو کیٛاہ تکلیٖف اوس

اچھا ٹھیٖک روٗٹ کَنال اوسوٕ اَمہِ برونٛٹھ کوٚرمُت روٗٹ کَنال اوسوٕ تۄہہِ کوٚرمُت تَمہِ پَتہٕ باسے نا فَرق کِہیٖنۍ روٗٹ کَنال کٔرِتھ تہِ باسیوٚ تۄہہِ اَپٲری بیٚیہِ وَرَم تہِ تہٕ بیٚیہِ چھِ پین کَران تی حظ اچھا ٹھیٖک ٹھیٖک

کینٛہہ نہٕ حظ چھِ پَرواے تُہۍ کٔرِو کٲم تُہۍ یِیِو تیٚلہِ کٕلنِکَس پٮ۪ٹھ میٛٲنِس تہٕ بہٕ دِمَس تٔتی نظر پَرواے چھُنہٕ کینٛہہ یہِ کَرہون دۄہ ٹھیٖک اَسہِ چھُ آ اَسہِ چھُ ہیپی تہٕ یِتھ کنہِ ییٚتٮ۪نہٕ حظ ییٚتٮ۪ن مٔنڈی فرٛوٗٹ مٔنڈی نِش چھُ کۄلگامہِ حظ یہِ حظ چھُ فرٛوٗٹ مٔنڈی بۄنہٕ کَنی کھوورِ سایڈٕ حظ تٔتی یَپٲرۍ تُہۍ کٔرِو کٲم بہٕ چھُس یاوَن تور حظ اَز گٔیے جِناب اَز گوٚو آز گٔیے ژٔندٕروار بہٕ چھُس یِوان بۄدوار تور تہٕ بوٗزوٕ حظ بۄدوار ۄدوار چھُس بہٕ تور یِوان تُہۍ کٔرِو یِمَن دۄن دۄہَن صبٕر بہٕ وَنہو تُہۍ کیٛاہ کٔرِو یِمَن دۄن دۄہَن تہٕ بۄدوار وٲتۍ زیو تُہۍ توٗرۍ کِلنِکَسہٕ کِلنِکَس پٮ۪ٹھ صُبحٲے دَہہِ بَجہِ ٹھیٖک چھا حظ صُبحن دَہہِ بَجہِ آ آ فیٖس چھُ فیٖس چھُ فیٖس چھُ ترٛےٚ ہَتھ فیٖس چھُ ترٛےٚ ہَتھ حظ اہن حظ تُہۍ کٔرِو کٲم تُہۍ یِیِو بۄدوارِ دۄہ یِیِو تُہۍ بۄدوارِ دۄہ یِیِو تُہۍ حضرت بۄدوار دۄہ یی زیو تُہۍ دَہہِ بَجہِ پَرواے چھُنہٕ کینٛہہ اَتھ دِمو تٔتی نظر نا یہِ کَرہون دَوا کھٮ۪کھ نا حظ توٚتانۍ کینٛہہ اگر ژٕ دَوا ژٕ کیٛاہ اوسُکھ اوٚتانۍ کھٮ۪وان پَنُن دَوا ژٕ کھےٚ سُے یُس ژےٚ آلرٔڈی ٲسٕکھ نا دَوا کھٮ۪وان ہُمِس بوٗزوٕ حظ ییٚلہِ تۄہہِ روٗٹ کَنال کوٚروٗ پَتہٕ سُے سُہ کینٛہہ نہ حظ دَوا پین کِلَر کھیٚیِو تُہۍ کانٛہہ تہِ اَصل پَرواے چھُنہٕ کینٛہہ سُہ گوٚو مگر کَمٕے پَہَم کھے زیو بیٚیہِ اگر کٔرِو کٲم آیِس ٹکور کٔرۍ زیو سُہ گوٚو تَمہِ کھۄتہٕ بہتر آیِس ٹَکورا بیٚیہِ یِہٕے پرہیز ورہیزا یِم کھَنٛڈ وَںڈ کھے زیو نہٕ یِمَن دۄہَن کینٛہہ پَرواے چھُنہٕ کینٛہہ دۄیہِ خٲرا پَتہٕ وٕچھوس کینٛہہ ہَس پَرواے چھُنہٕ سَہلٕے چھُ تہٕ فیٖس ووٚنو تۄہہِ مےٚ وٕنی ترٛےٚ ہَتھ تہٕ تُہی بغٲرٕے تور تُہۍ بٔرِو تُہۍ فِرٛی فیٖس اَوا دِمہوس نظر روٗٹ کَنال کَرُن کیٛاہ چھا کَرُن گۄڈَے ہٮ۪کو نہٕ ؤنِتھ کینٛہہ تہِ اَتھ چھُ تۄہہِ روٗٹ کَنال کوٚرمُت کیٛاہ روٗٹ کَنال کَرو تُہۍ یِیِو تَمہِ دۄہ تُہۍ یِیِو تَمہِ دۄہ بہٕ دِمہٕ تَمہِ دۄہ نظر تَمہِ دۄہ چھ تھوڑا لوٚژ لوٚتھُے اَسہِ چھُنہٕ پَرواے کینٛہہ تَمہِ دۄہ آسہِ بیٖڈ کَم تۄہہِ پیٚیو پیارُن أکِس دۄن گھنٹَن تہٕ پَتہٕ وٕچھو بہٕ تٔتھی پَرواے چھُنہٕ تُہۍ ییی زیو مگر دَہی بَجہِ دَہہِ بَجہِ تھٲے زِ تَتہِ فیٖس بٔرِتھ بیٚیہِ نمبر رٔٹِتھ تہٕ اَکہِ دۄیہِ گٲنٛٹہٕ بعد یی پَتہٕ وٲرۍ تُہۍ وٲتِو دَہہِ بَجہِ حضرت بۄدوارِ دۄہ پَگہہ نہٕ کینٛہہ نا حظ بۄدوار یِیِو تُہۍ بَرابَر بۄدوار دَہ بَجے اَوا چلو چلو شُکریا